ییٚلہِ مےٚ کانٛہہ ونان چھ ژٕ چھکھ رسہِ رسہِ پنٕنۍ ماجہِ ہِش یہِ وٲڑ یہِ فریز أہنٛدٮ۪ن ٲسن منٛز ییٚلہِ نیران چھُ مےٚ چھِ یہِ واریاہ زیادٕ خۄش کران بیٚیہِ اگر کتھ کرو پننہِ زبانہِ ہٕنٛز بہٕ چھس اکھ کٲشِر کوٗر تہٕ مےٚ چھُ واریاہ زیادٕ پراوُڈ فیٖل گژھان پننہِ زبانہِ پٮ۪ٹھ بہٕ چھس واریاہ زیادٕ خۄش گژھان یہِ سوٗنچِتھ کہِ مےٚ چھِ زبان کٲشُر تہٕ اگر کتھ کرو کشمیٖری زبانِچ مےٚ کیٛازِ چھِ یہِ خۄش کران تِکیٛازِ یہِ چھِ واریاہ زیادٕ اصل خۄشوٕنۍ زبان یُس سۄ پننہِ ماے تہٕ لول سۭتۍ چھِ سارِنین ہُنٛد دِل اصل پٲٹھۍ بیٚہلاوان